السلامُ علیکُم اسہِ ہسا انیاو اِنوٲٹر امہِ برٛونٛٹھ تتھ سۭتۍ سۭتۍ ہسا انیاو اسہِ فین اِنوٲٹر ہسا درٛاو واریاہ رُت سُہ ہسا چھُ واریاہ اصل چیٖز یُس ہسا یہِ فین چھُ یہِ نہ ہسا یہِ ہسا چھُ لبہِ فین یہِ نہ ہسا چھُنہٕ درٛاو نہٕ کہیٖنۍ نہٕ یہِ ہسا درٛاو اکھ موٚکُر آیٹم موٚکُر چیٖز ہسا درٛاو یہِ یہِ نہ ہسا درٛاو نہٕ ٹھیٖک کہیٖنۍ نہٕ یہِ ہسا چھُ اکھ وال فین گۄڈٕنچی کٲم ییٚلہِ اسہِ یہِ لبہِ منٛز لوگ اتھ ہسا ییٚلہِ اسہِ یہِ چالو کوٚر اتھ ہسا لوٚب لوٚم اسہِ اتھ ہسا چھِ ڈوٗرۍ زٕ آسان ییٚلہِ اسہِ أکِس ڈوٗرِس لوٚم سُہ ہسا آو ڈور نیٖرتھ بیٚیہِ ہسا چھِ اتھ بیٚیہِ ہسا چھِ اتھ بیٛاکھ چیٖز خرٲبی یتھ منٛز یہِ شور چھُ کران یہِ ہسا چھُ واریاہ شور کران یہِ ہسا چھُ پاور تہِ کھٮ۪وان واریاہ زیادٕ اکھ گوٚو زیادٕ بیٚیہِ گوٚو واریاہ زیادٕ چھُ یہِ کھٮ۪وان پاور بیٚیہِ ہسا چھ یہِ اَتھ یِم پکھٕ ہسا چھ یِم ہسا چھ گژھان واریاہ خراب کیٛازِ یہِ ہسا چھُ انُن اورٕچ یورٕچ یہِ لژھ وژھ یۄس یہِ انان چھُ یہِ ہسا چھُ یہِ أتھۍ یِمنٕے پکھن منٛز کران جمع یہِ ہسا چھُ گژھان یہِ ہسا چھُ اتھ کھالان واریاہ کرٛیہنیر یہِ نہ ہسا چھُنہٕ فین ٹھیٖک کینٛہہ فین کُس چھُ فین چھُ کمپنی وِنس کمپنی چھِ یہِ یہِ نسا چھُنہٕ سُہ فین کینٛہہ رُت فین چھُنہٕ یہِ کینٛہہ یُس یہِ اسہِ فٲیِدٕ مند دِی ہا یہِ ہسا درٛاو واریاہ خراب بیٚیہِ ہسا چھُ اتھ بیٛاکھ چیٖز یُس اتھ یہِ لیٖڈ چھِ آسان یہِ ہسا چھِ آسان واریاہ ژھوٚٹ یہِ نسا چھنہٕ زیٖٹھ آسان اتھ کینٛہہ مےٚ ہسا پیٚیہِ کرٕنۍ کٲم اتھ ییٚلہِ مےٚ یہِ لیٖڈ لٲج یہِ ہسا ٲس واریاہ ژھوٚٹ مےٚ ہسا پیٚیہِ أکِس جایہِ پتہٕ اکھ فٹنٛگ تُلٕنۍ تھوٚد ییٚمہِ ساتہٕ مےٚ یہِ پتہٕ تتھ منٛز پٕلگ ترٛوو تہٕ لٲجِم تتھ منٛز لیٖڈ بیٚیہِ ہسا چھ یہِ کران وایبٕریشن وایبٕریشن تھرٕ تھرٕ اتھ ہسا چھِ تھرٕ تھرٕ آسان واریاہ زیادٕ تہٕ مضبوٗطی تہِ چھس نہٕ کہیٖنۍ یہِ ہسا چھُ مطلب اگر یہِ بۄن پیٚیہِ یہِ ہسا پھٕٹہِ اتھ نسا چھُ سمجے اتھ چھ أڈۍ بٹن آسان ہیوٚر أڈۍ بٹن بۄن اتھ نسا چھِ آسان اتہِ نسا چھُنہٕ تران سمجے کُس بٹُن چھُ تیز کُس بٹُن چھُ لوٚت یُس اسہِ لوٚت ہوا دِوان چھُ اتھ نسا چھُ یہِ سمجے تران بیٚیہ ہن نسا چھُ اسہِ سمج تران یہِ کینٛہہ یہِ چھا تیز ہوا دِوان کِنہٕ لوٚت ہوا چھُنہٕ یہِ نسا چھُنہٕ تیُتھ فین کینٛہہ یہِ ہسا چھُ واریاہ موٚکُر فین یتھ یہِ چھُ فین وِنس فین چھُ یہِ یُس اسہِ لبہِ منٛز ٹھاسنہٕ چھُ یوان أمۍ ہسا کٔر اسہِ واریاہ پرابلِم أمۍ فینن ہسا کٔر واریاہ ہُہ یہِ نسا چھُنہٕ ٹھیٖک فین کینٛہہ بیٚیہِ ہسا پٮ۪وٚو اسہِ یہِ اردہن شیٚتن مٔلۍ یہِ ہسا پٮ۪وٚو اسہِ واریاہ درٛوگ یہِ نسا پیٚوٚو نہٕ اسہِ سستہٕ تہِ کہیٖنۍ یتھ یتھ مٔزیٖد چھ اسہِ گٔیے یہِ ہسا چھُ بیٚیہِ پاور تہِ کھٮ۪وان واریاہ زیادٕ یہِ نسا چھُنہٕ پاور کھٮ۪وان کم کینٛہہ اتھ ہسا چھ واریاہ پرابلِم یِوان اسہِ امہِ مٔزیٖد چھُ یہِ فین یہِ ہسا چھُ کمپنی یۄس یہِ کمپنی چھِ یہِ چھِ وینس کمپنی مضبوٗطی تہِ چھنہٕ اتھ بالکُلٕے کہیٖنۍ اگر یہِ ہیرٕ ترٛاوہوٚن بۄن یہِ ہسا پھٕٹہِ بۄنہٕ کنٮ۪تھ یہِ ہٮ۪کہِ یہِ چھُنہٕ تیُتھ چیٖز کہیٖنۍ نہٕ فٲیِدٕ مند چیٖزا چھُنہٕ یہِ کینٛہہ